اگر أسۍ بالی وُڈٕچ یا ٹالی وُڈٕچ کَتھ کَرو بالی وُڈُک یا ٹالی وُڈُک اَکھ زَبردست اِنفُلَنٕس چھُ وُنکٮ۪س سانہِ سوسایٹی پٮ۪ٹھ تِکیٛازِ أسۍ چھِ آیے دِن وُچھان بالی وُڈ ٲسِن یا ٹالی وُڈ ٲسِن دۄنوَے چھِ تِم زٕ اِنڈسٹریٖز ییٚتہِ واریاہ زیادٕ فِلمہٕ بَنان چھےٚ تہٕ یِمَن فِلمَن ہُنٛد اَکھ اَہم تہٕ اَکھ پوٗرٕ اَصٕل رول چھِ سٲنِس سَماجَس پٮ۪ٹھ یعنی کہِ سانٮ۪ن لُکَن پٮ۪ٹھ پٮ۪وان لوٗکھ چھِ بَڈٕ شوقہٕ سان کیٛاہ چھِ اتھ وَنان یِم موٗویٖز وُچھان چاہے کُنہِ ٹایپٕچ تہِ موٗوی آسہِ بالی وُڈَس منٛز ٹالی وُڈَس منٛز لوٗکھ چھِ یِم موٗویٖز پَسنٛد کَران تہٕ شوقہٕ سان وُچھان اَتھ بالی وُڈَس منٛز چھِ واریاہ زیادٕ مطلب کریکٹَر تِم یِم لُکَن زیادٕ پَسنٛد چھِ ایسپیشلی اگر أسۍ وُچھو بالی وُڈٕچ کتھ کَرو بالی وُڈس منٛز اگر أسۍ وُچھو تِم کَریکٹَر مطلب یِم جانے پہچانے چھِ چاہے تِہُنٛد مطلب ڈریسِنٛگ ٲسِنۍ یا تِہُنٛد فیشَن ٲسِنۍ یا فِلمہِ منٛز تِہُنٛد رول ٲسِنۍ کُنہِ نَتہٕ کُنہِ اینٛگلہٕ چھِ تِم واریاہ زیادٕ مشہوٗر اگر أسۍ بالی وُڈَس منٛز کَتھ کَرو مطلب بہٕ وَنہٕ کینٛژن کریکٹرَن ہُنٛد ناو مِثال کے طور پَر بالی وُڈَس منٛز چھُ سَلمان خان سَلمان خانٕنۍ ڈریسِنٛگ یا مطلب ییٚمہِ قٕسمٕکۍ سُہ پَلَو لاگان چھِ تِم چھِ آسان باقٕیو مطلب یِم تہِ کریکٹَر باقٕے یِم تہِ ہیٖروٗز چھِ تِمو نِش چھِ آسان تِم تھوڑا ڈِفرَنٹہٕ تہٕ بیٚیہِ چھِ واریاہ زیادٕ تِم جَچان آسان مطلب سَلمان خان نہِ باڈی پٮ۪ٹھ تہٕ مےٚ چھِ اَمہِ ٹایپٕکۍ مان ژٕ یِم پَلَو أمِس لا أمِس یِم پَلو لٲگِتھ چھِ آسان تہٕ پَسنٛد یِوان تہٕ بیٚیہِ چھُ ییٚمہِ ساتہٕ سَلمان خانُن چھُ اَسہِ یہِ تہِ بوٗزمُت کہِ مطلب ییٚمہِ ساتہٕ یہِ پنٕنہِ خٲطرٕ پَلو چھِ چوٗز کَران سُہ چھُ اَکھ فیشَن بَنان سوسایٹی منٛز مِثال کے طور پَر أمۍ زَن تہٕ کوٚر ییٚمہِ ٹایپُک پینٛٹہٕ پَسنٛد یا شٲرٹ پَسنٛد یا ٹی شٲرٹ پَسنٛد یا مطلَب أمۍ زَن تہٕ لوگ نَرِ منٛز کیٚنٛہہ برٛیسلیٹ لوگُن یا باقٕے چیٖز یہِ چھُ سورُے فیشَن بَنان یہِ چھُ سانہِ سوسایٹی منٛز یِوان تہٕ لوٗکھ چھِ یہِ فیشَن پَسنٛد کَران تِکیٛازِ لوٗکھ چھِ أمِس پَنُن ہیٖرَوٗ مانان پَنُن آیڈَل مانان تہٕ لوٗکھ چھِ أمۍ سُنٛد مطلب یُس أمۍ کرٛیشَن چھِ آسان کٔرمٕژ اَتھ فیشنَس تہٕ لوٗکھ چھِ اَتھ نقٕل کَران تہٕ لاگان چھِ پَتہٕ یہِ آ وۄنۍ چھُنہٕ یہِ سَلمان خانٕے یوٚت یِم چھِ باقٕے تہِ اگر أسۍ وُچھو مِثال کے طور پَر ٹالی وُڈٕچ کتھ کَرو ٹالی وُڈس منٛز وُچھو أسۍ سارِوٕے کھۄتہٕ اِنفٕلَنسٕڈ کَریکٹَر یعنی کہِ اِنفلَنسٕڈ کَریکٹَر اگر أسۍ وُچھو تَتھ منٛز چھِ کیٛاہ چھِ اتھ وَنان واریاہ تِم کریکٹَر یِمَن لوٗکھ نقٕل چھِ کَران جیسے پرٛباس چھِ اگر أسۍ وُچھو پرٛباسَن بَنٲو بَہوٗبٔلی موٗوی پرٛباسَس پرٛباسَس تہِ یۄس ڈریسِنٛگ ٲس یا باقٕے چیٖز ٲس بَہوٗبٕلی وَنَس یا بَہوٗبلی ٹُوَس منٛز تَتھ تہِ آو نقٕل کَرنہٕ لوٗکھ لوٗکھ چھِ سُہ تہِ لاگان یا مطلَب تَمہِ کٮ۪ن سانٛگَن آو نقٕل کَرنہٕ یا مطلَب تَمہِ کِٮ۪ن ڈایلاکَن آو نقٕل کَرنہٕ یا اِتھَے پٲٹھۍ اَگر أسۍ وُچھو باقٕے اِنفلنسٕڈ کریکٹَر چھُ بیٛاکھ تَتہِ رام چَرَن رام چرَنہٕ سُنٛد مطلب یُس ڈریسِنگ چھِ تَتھ چھِ یِوان نقٕل کَرنہٕ یا اِتھَے پٲٹھۍ اَگر أسۍ وُچھو باقٕے مطلب ہیٖرویِن چھِ تَتہِ کاجَل اَگروال چھےٚ یا اِتھَے پٲٹھۍ مَندانا چھےٚ مطلب یِم سٲری کریکٹَر چھِ تِم یِہِنٛدِ ڈریسِنٛگ یۄس یِم ڈریسِنٛگ چھِ لاگان یا باقٕے ویرِنٛگ چھِ لاگان اَتھ چھِ یِوان نقٕل کَرنہٕ اگر أسۍ وُچھو مِثال کے طور پَر ٹوٹَل اووَر آل مطلب یِم یِم فِلِم اِنڈسٹریٖز چھےٚ یِمَن فِلِم اِنڈَسٹریٖزَن منٛز چھِ یِم واریاہ زیادٕ یِم کَریکٹَر مطلب تٔمۍ مطلب یہِ موٗویٖز بَناوان یا ڈریسِنٛگ لاگان یا دۄہ کھۄتہٕ دۄہ سانہِ سوسایٹی منٛز نقل چھُ گژھان تہٕ یہِ چھُ بَنان فیشَن اَکھ وُنیُکتانۍ اگر أسۍ کَتھ کَرو مےٚ چھِ واریاہ زیادٕ وُچھمٕتۍ مِثال کے طور پَر سَلمان خانَن بَنایے موٗوی اَکھ تَتھ اوس ناو تیرے نام اگر أسۍ تیرے نام موٗوی وُچھو مطلب یُس ہِیٚیَر سِٹایل تَمہِ ساتہٕ سَلمان خانَس اوس لُکو تھوٚو سُے ہیٚیَر سِٹایِل لوگوں نے وہی وہی ہیٚیَر سِٹایِل مطلب اَپنو تِمو سُے ہیٚیَر سِٹایِل ٲسۍ پرٛٮ۪تھ جایہِ تھاوان یا تمہِ وِزِ اوس کیٛاہ چھِ اتھ وَنان سَلمان خانَس شوٗز سُہ اوس تھوڑا لیٚدَر ٹایِپ شوٗز مےٚ چھُ وُنۍ تہِ یاد کہِ مطلب تَتھ اوس تَتھ شوٗزَس بُتھِ کیٛاہ چھِ اتھ وَنان مطلَب سُہ ژٔٹِتھ ہیٛوٗ سُہ مان ژٕ نٮ۪بَر کٔڈِتھ تَمیُک پار تہٕ لوٗکھ سُہ شوٗز تہِ پٮ۪وو مارکیٹَس اگر تمِچ کاپی تہِ پیٚیہِ مگر اوس ہُو بہ ہُو تِتھَے پٲٹھۍ تہٕ لوٗکھ ٲسۍ اَنان سُہ شوٗز تہٕ لاگان اِتھَے پٲٹھۍ اوس کیٛاہ چھِ اَتھ وَنان تَتھ منٛز سُموکِنٛگ کَران سَلمان خان تہٕ اگر کانٛہہ سُموکَر سانہِ سوسایٹی منٛز چھُ لۄکُٹ ٲسِن بوٚڈ ٲسِن سُہ تہِ اوس تِتھٕے پٲٹھۍ سِگریٹ چٮ۪وان یِتھٕ پٲٹھۍ سَلمان خان اوس چٮ۪وان مطلب لوٗکھ چھِ نقٕل کَران نقٕل چھُنہٕ عام اِنسانَس یِوان کَرنہٕ نقٕل چھُ یِوان تٔمِس یُس مَشہوٗر اِنسان آسہِ خاص کَر أکہِ یِمَے اِنڈَسٹریٖز منٛز مطلب یِم تہِ ہیٖروٗ کٲم چھِ کَران یا یِم کرٛیکٹٲرٕس چھِ مطلب یِہُنٛدُے نَقٕل چھُ گَژھان تِکیٛازِ یِم چھِ واریاہ پاپُلَر آسان یِمو چھُ پَنُن ناو آسان ایٚچیٖو کوٚرمُت یِمو چھِ آسان مطلب کانٛہہ گول کوٚرمُت سیٹ مطلب یِم چھِ کٲم کَران یۄس نہٕ مطلب مطلب بیٛاکھ عام اِنسان زَن تہٕ کَرِ نَقٕل تٔمۍ سٕنٛدِس گژھِ نہِٕ کِہیٖنٛۍ تِکیٛازِ ہُہُنٛد چھُ آسان اَکھ اِنفٕلنٕس سوسایٹی پٮ۪ٹھ ہُہُنٛد چھِ سٲری مانان تہٕ یِم ٲسۍ کیٚنٛہہ پوایِنٛٹٕس اَتھ رِلیٹِڈ یِم مےٚ تۄہہِ نِش بیان کٔرۍ